اَسلام علیکُم وعلیکُم سَلام تُہۍ چھُو سوٗپَر جنَرل سِٹور پٮ۪ٹھ

أسۍ چھِ کَسٹٕمَر ہٮ۪لو أسۍ چھِ کَسٹمَر شالیٖمار پٮ۪ٹھ اَسہِ چھُ زٕ دۄہ گٔژھِتھ چھِ اَسہِ خانٛدَر اَسہِ چھِ چیٖز ضوٚرَتھ مصالہٕ یِم ڈِسپوزَل تۄہہِ نِش مِلنہٕ تِم اَسہِ چھِ سامان شاٹ اَسہِ چھُ سامان ضوٚر ضوٚرَتھ مگر ہوم ڈیٚلِؤری چھَو کَرٕنۍ أُسۍ ہٮ۪کو نہٕ اور یِتھ کِہیٖنۍ نہٕ کَران تُہۍ چھُو کَران ہوم ڈیٚلؤری چھَوا ایولیبل اچھا تۄہہِ نِش مِلنا ہر کانٛہہ چیٖز مصالہٕ مِلنے مطلب چھِ یا مطلب مصالہٕ چھِ یِم مَژرٛانٛگَن لیٚدٕر مصالہٕ بٕڈٲلہٕ دالچیٖن کٔہوٕ سورُے چھا تیٖل چھُ دارا تیٖل ؤرکا یہِ چھُوٕ دۄد تُہۍ چھِو اَن مگر بہٕ ما ہٮ۪کہٕ وَنۍ دۄن دۄن جاین گٔژھِتھ تُہۍ ہیٚکو اَننٲیِتھ تُہۍ ہیٚکِو یا تُہۍ اننٲیِو مگر تُہۍ تھٲیِو اتِنس تھٲیِو تُہۍ نوٹ کٔرِتھ ؤرکا ٹیٖن زٕ ٹھیٖک چھا زٕ ٹیٖن تھٲیزیو آ ڈِسپوزَل مِلن تۄہہِ نِش ڈِسپوزَل گِلاسہٕ یہِ چھُ پَلیٹ چَمٕچہِ چھِ آسان آ یِم یہِ آسَے تۄہہِ نِش یِم کولڈ ڈٕرٛنٛک آز گٔیہِ آز کٔژمی گوٚو اَسہِ چھِ ڈیٹ ٲٹھ اَسہِ چھِ کاہ ضوٚرَتھ کٔہمہِ کیٚنٛہہ چھُنہٕ اَکھ دۄہ برٛونٛہہ گژھِ واتُن کیٛازِکہِ وازٕ یِنۍ مےٚ پگاہ نہٕ کیٚنٛہہ کٲلکٮ۪تھ تُہۍ چھُو مےٚ پگاہ انٕنۍ پگاہ شام تامٮ۪تھ پگاہ شام تانۍ تھٲیِو مےٚ تُہۍ أنِتھ اَسہِ یِنۍ دٔہمہِ وازٕ پَگاہ چھِنَہ نٔیِم پَگاہ شام تانۍ ہیٚکِو تُہۍ مےٚ واتنٲیِتھ ٹھیٖک چھا

مصال ووٚنمو تیٖل تہِ ووٚنمو ڈِسپوزَل تہِ ووٚنمو دۄد تہِ ووٚنمو کولڈ ڈٕرٛنٛک تہِ ووٚنمو کولڈ ڈٕرٛنٛک چھےٚ ایولیبٕل تۄہہِ نش سُہ تہِ أنزیو بیٚیہِ أنۍ زیو تُہۍ یہِ تَمُل تَمُل أنزیو تُہۍ یہِ ترٛےٚ کۄینٛٹَل تُہۍ تھٲینٲزیو اننٲیِتھ تُہۍ تھٲیزیو اتٮ۪تھ مگر لیٚکھِتھ مطلب ترٛےٚ کۄینٛٹَل ترٛےٚ کۄینٛٹل گژھن برابر آسٕنۍ تۄہہِ چھُو ڈاے تُہۍ ہیٚکنٲیِتھ تُہۍ اننٲیِو تُہۍ پانٛژھ یِم پانٛژھ ہَتھ کِلوٗ بیٚیہِ تہٕ

تُہۍ کٔرزیو مےٚ کال کیٚنٛہہ چھُنہٕ تُہۍ کٔرزیو ہوم ڈیٚلؤری اٮ۪ڈرٮ۪س تھَاہو بہٕ تۄہہِ اٮ۪ڈرٮ۪س کَرو بہٕ تۄہہِ وَٹٕساٮ۪پ چھا ٹھیٖک بہٕ کَرو وَٹٕساٮ۪پ تُہۍ سوٗزیو ٲتھۍ اٮ۪ڈرَسس پٮ۪ٹھ کیٚنٛہہ چھُ نَفر آسہِ تٔتھۍ پیٛاران سُہ انۍ سُہ ژان پانَے ٹھیٖک چھا ادٕ سَہ بِہِو رۄبس حوال